گۄڈٕنٮ۪تھ مٔہۍ مارنہٕ خٲطرٕ چھِ أسۍ گُڈ نایِٹ زالان ییٚمہِ کہِ دٔہ سۭتۍ تِم مَران چھِ تہٕ اَسہِ چھِنہٕ اٮ۪ٹٮ۪ک ہٮ۪کان کٔرِتھ کِہیٖنۍ یا تمہِ بغٲر چھِ أسۍ کَران گُڈ نایِٹ پٕلَگ وول یوٗز یُس زَن پاورٕ سۭتۍ تِمَن ماران چھُ تہٕ اَسہِ تام چھِنہٕ ہٮ۪کان وٲتِتھ تِم کِہیٖنۍ وَنۍ یدٕ زَن اگر کٲنٛسہِ ڈٮ۪نٛگوٗ گَژھِ مَلیٚرِیا گَژھِ تٔمِس چھِ ہَسپَتال نِوان علاج کَرناوان بیٚیہِ چھِ تٔمِس زیادٕ تَر گرم تریش دِوان بیٚیہِ پٮ۪رٮ۪سٹٕمال دوا دِوان